میانہِ حسابہٕ یُس امین ایجوکیشن سِسٹم چھُ یہِ چھِ واریاہ اصل تہِ کیازِ کہِ یہِ چھُ امیر سٕند خٲطرٕ تہِ اصل غریب سٕنٛد خٲطرٕ تہِ اصل وونۍ ؤنیو تُہی غریب سٕند خٲطرٕ کِتھ کٔنۍ چھُ اصل فار اِنسٹنس تۄہہِ وَنو بہٕ مِڑڈے میٖل چھِ یُس سُہ غریبن خٲطرٕ چھُ یوان دِنہٕ فری بُکس چھِ یوان تِمن ڈسٹرِبیوٹ کَرنہٕ اَمہِ حساب چھُ یہِ سِسٹم اصل یِم چیلینجس چھِ اتھ فیس کَران تِم چھِ یہِ زِ کُنہ ساتہٕ چھِ ٹیچر تھوڑا پرناوان نہٕ اصل پٲٹھۍ کِہینۍ یا بیٚیہِ کینہہ چھِ کران دیٹ از دَ لاس آف دیٹ